اسلامُ علیکُم اَصٕل پٲٹھۍ چھِ تُہۍ چھُوا سَر ٹھیٖک صُبحس چھُ سکوٗل یُن حظ سکوٗلَس خٲطرٕ حظ

اَدٕ ٹھیٖک چھُ تہٕ کیٚنٛہہ نہٕ حظ چھُنہٕ یُس پروگرام چھُ صُبَحس تٔتھۍ رِلیٹِڈ حظ نہ نہ مےٚ حظ چھِ سکوٗل یُن وَل حظ مےٚ ہسا آو سمٕجھ اَدٕ کیٛاہ ٹھیٖک حظ چھُ